وعلیکُم اَسَلام اَسلام علیکُم اَسہِ حظ آو یَتھ سہلاب اَسہِ حظ گوٚو نۄقصان واریاہَن حظ گوٚو سَبزی حظ گوٚو نۄقصان سورُے حظ گوٚو آ سورُے باغ اوس پارَک ٲس سۄ تہِ حظ گٔے واریاہ نۄقصان حظ کوٚر سَہلابَن سَبزی حظ ٲس واریاہ زیادٕ سورُے حظ گوٚو نۄقصان سہلاب حظ کھوٚت وۅنۍ کٔرۍتَو اَسہِ کیٚنٛہہ اَچھا ٹھیٖک اَہَن حظ اَہَن حظ اَہَن حظ تہِ حظ چھُ واریاہ نۄقصان حظ گوٚو سَبزی ٲسۍ بَناومٕژ پارَک ٲسۍ بَنوومُت پھل اوس واریاہ کیٚنٛہہ پَلو وَلو ٲسۍ واریاہَس گوٚو نوقصان اَسہِ واریاہ نۄقصان حظ گوٚو حدٕ کھۄتہٕ زیادٕ

اَسہِ حظ چھِ ونان گُزر بنٛد گانٛدربَلَس سۭتی حظ اَہَن حظ أسۍ حظ چھِو تۄہہِ مَنٛگان مدتھ کٔرِو حظ مَدتھ کیٚنٛہہ اِمدادہ واریاہ واریاہ نۄقصان اَہَن حظ باغ باغ باغ اوس واریاہَس نۄقصان حظ گوٚو واریاہ واریاہ زیادٕ حظ گوٚو نۄقصان آب حظ کھوٚت واریاہ واریاہ زیادٕ وۅنۍ حظ چھُ وۅنۍ حظ چھِو تُہۍ أسۍ وَنان تُہۍ کٔرۍتو اسہِ کیٚنٚہہ زیادٕ حظ زیادٕ اَہَن حظ تَوے اچھا أسۍ تہِ چھِ تٔتھۍ وۄمیدوارٕے واریاہ زیادٕ نۄقصان حظ گوٚو واریاہ آب حظ کھوٚت آب حظ کھوٚت واریاہ سَبزی وَبزی ٲس بَنٲومٕژ واریاہ بَنٲومٕژ باغ اوس بَنوومُت واریاہ حظ گوٚو نۄقصان اَہَن حظ تَوے حظ تٔمۍ حظ تھیٚکَو تُہُنٛد تُہۍ ییو پانہٕ تہِ تُہۍ وُچھِو پانہٕ تہِ تُہۍ دِییو پانہٕ تہِ نَظر تلا یتھ کیٛاہ چھُ گوٚمُت اَہَن حظ تَوے حظ چھِ أسۍ تہِ پرٛارو أسۍ تہِ کرو وۅنۍ اِنتِظار اَہَن حظ آ یَتھ چھُ یہِ تہِ گانٛدربَلَس اَکہِ سایڈٕ اَدٕ حظ

اَہَن حظ اَہَن حظ اَدٕ حظ بِہِو خدایَس حَوالہٕ اَسلام علیکُم